بنڈپورِس منٛز چھےٚ اَسہِ اَصٕل پٲٹھۍ شفا خانہٕ چھُ تَتہِ چھِ دوا دُکان تہِ تَتہِ چھُ اَصٕل رَقمَس پٮ۪ٹھ مِلان اَسہِ دوا سُہ چھُ ہٮ۪کان اِنسان ٲنِتھ تہِ کانہہ غریٖب آسہِ یا أمیٖر ہسا چھُ ہٮ۪کان أنِتھ بیٚیہِ ییٚلہِ تہٕ ییٚلہِ کووِڈ اوس کووِڈس دوران تہِ کورُکھ یِم تہِ تَتہِ اسہِ شفاہ خانہٕ ٲسۍ تِمو کوٚر اکھ اَصٕٔل رول پٔلے یَتھ منٛز سَب ڈسٹرکٹ ہوسپِٹل بنڈپوریُک چھُ یا سیِد میڈکیٹ چھُ وَن گام بنڈپوٗ چھُ سیِد میڈکیٹ تٔمۍ تہِ کوٚر اَصٕل رول پٔلے